ٹوٗرِسٹ چھِنہٕ زیادٕ یِمَن جایَن یِوان کیٚنہہ

کُنہِ کُنہِ جایہِ چھِ یِم سایِٹ سیٖن خٲطرٕ یِوان تہٕ سٲنِس علاقَس منٛز چھِنہٕ زیادٕ ٹوٗرسٹ یِوان کیٚنہہ تِکیٛازِ یہِ چھِ اَکھ اَن اٮ۪کٕسپٕلوڈ اٮ۪رِیا تہٕ ییٚتہِ چھِنہٕ تیوٗتاہ ٹوٗرِزٕم کیٚنہہ تہٕ یور چھِنہٕ زیادٕ ٹوٗرِسٹ یِوان کیٚنہہ ییٚتہِ چھِ واریاہ اِژھ جایہِ ییٚتہِ ٹوٗرِسٹ ہٮ۪کَن اِتھ تہٕ

وٮ۪کیشَن گُزٲرِتھ تہٕ یُس واریاہ خوٗبصوٗرَت جاے چھِ تہٕ یور یِتہِ تم وٕچِتھ ہٮ۪کَن یِتھ کَنَن واریاہ جایہِ اَسہِ چھِ یِم ضُروٗری ضُروٗری اَکھ ٹوٗرِسٹ کٔشیٖرِ اَگر ای گژھِ وٕچھُن تِکیٛازِ نارتھ کَشمیٖرَس منٛز تہِ چھِ واریاہ اِژھ جایہِ یِم خوٗبصوٗرَت نظارَن تہٕ خوٗبصوٗرَت متوجہی چیٖزَن خٲطر چھِ مانٛنہٕ یِوان یِم جایہِ چھِ دِلَس خۄش کران تہٕ اِنسانَس أندۍ کِنۍ سکوٗن دِوان یِم جایہِ چھِ اِژھ یِمَن جایَن گژھِتھ اِنسان چھِ پَنٕںۍ زندگی ہٕنٛدِس بارَس منٛز سونچھان تہٕ وُچِتھ سونچھان زِ یِم جایہِ کۭژاہ خوٗبصوٗرَت چھِ

خوٗبصوٗرَت نظارٕ چھِ أموَیو واریاہَو بیشمار جایَو منٛز کیٚنہہ جایہِ یِم مےٚ یاد چھِ یور اَکھ ٹوٗرِسٹ ضُروٗری گژھِ گژھُن تہٕ سٔہ چھِ بنگٕس وٮ۪لی وَٹلَب حٲج بَل تہٕ بیاکھ اَکھ جاے بنگَس وٮ۪لی چھِ اَکھ واریاہ خوٗبصوٗرَت جاے یور واتنَس تقریٖبَن زٕ گانٛٹہٕ چھِ لَگان ساے سانہِ پٮ۪ٹھ تہٕ پتہٕ چھِ تَتہِ پٮ۪ٹھ ترٛہ مِنٛٹ ٹریک پٮ۪وان کَرُن ہیٚور کُن تہٕ پَتہٕ چھِ تَتھ فٔلیٹ لیڈَس پٮ۪ٹھ واتان یُس خوٗبصوٗرت تہٕ پَنٛنیٚن نازنیٖن نظارَن خٲطر چھِ مانٛنہٕ یِوان تَتیُک نظارٕ چھِ یوٗتاہ اَمٕنُک تہِ یوٗتاہ سکوٗن دٔہ کہ تَتہِ چھِ اِنسان واریاہ زیادٕ خۄش گژھان تہٕ تٔمِس چھِ کٔشیٖرِ کُن واریاہ زیادٕ لول یِوان بیٚیہِ چھِ ییٚتہِ بیاکھ جاے وٹلَب تہٕ تَتیُک لیک تہٕ تَتِچ آبہٕ گا آبہٕ سَر چھِ یوٗتاہ اَصٕل تہٕ تَتہِ چھِ ییٖتیاہ خوشتٕریٖن نظارٕ زِ اِنسانَس چھِ دِل خۄش گژھان تہٕ أمِس چھِ دٮ۪ماغَس سکوٗن مِلان ایٖژاہ خوٗبصوٗرَت جاے وٕچِتھ چھِ سٔہ اِنسان مٮ۪سمَرایِز گژھان تہٕ سٔہ چھِ سونچھان زِ بہٕ کیٛازِ آوُس نہٕ گۄٕڈ اور واریاہ جایہِ چھِ اِژھ مگر بہٕ چھُس کیٚنہہ کیٚنہہ جایہِ وَنان بیٚیہِ چھِ حٲج بَل سۄ تور کھسِتھ چھِ تَتہِ چھِ واٹَر فال تہٕ سٔہ واٹَر فال چھِ واریاہ خوٗبصوٗرَت تہٕ تَتہِ پٮ۪ٹھ چھِ واریاہ اَصٕل کٔشیٖرِ ہُنٛد نظارٕ اَتھِ یِوان تَتہِ پٮ۪ٹھ ییٚلہِ اِنسان بٔنِم نظارٕ چھِ وٕچھان سُہ چھِ دپان زِ یہِ چھِ پَزی کٔشیٖرِ چھِ جنت یَتھ دُنیاہس پٮ۪ٹھ تہٕ سٔہ کٔشیٖرِ چھِ واریاہ زیادٕ خوٗبصوٗرَت تَتہِ بیٚیہِ چھِ بیاکھ جاے تہٕ تَتہِ چھِ واریاہ زیادٕ لیک تہٕ سُہ چھِ واریاہ زیادٕ خوٗبصوٗرَت جاے